واریاہ قٕسمٕکۍ ٹرٛکٹَر چھُس بہٕ وٕچھان پانَس أنٛدۍ أنٛدۍ روز یَتھ منٛز جانڈرٛی چھِ فارَم ٹرٛیک چھِ جانڈرٛی فارَم ٹرٛیک چھِ سِوراج چھُ واریاہ قٕسمٕکہِ ٹرٛیکٹَر چھُس بہٕ وٕچھان تہٕ یِم ہَسا چھِ واریاہ یوٗزفُل فٲیِدٕ مَنٛد سانہِ خٲطرٕ کہِ یِم ہَسا ٲسۍ زٔمیٖن وایان باقٕے گاسہٕ واس اَپٲرۍ کہِ مطلب کانٛہہ تہِ چیٖز آسہِ اَسہِ أکہِ جایہِ پٮ۪ٹھ بیٚیہِ کہِ جایہِ تُلُن سُہ تَتھ منٛز حظ چھِ یہِ چھِ مَدد کَران یہِ دِوان یِم ہَسا چھِ واریاہ ایٖزی ایٖزی میتھٲڈ ہَسا چھِ یہِ سہَل ہَسا چھِ یہِ سانہِ خٲطر کہِ اَسہِ چھُ سہوٗلیت واتان آسٲیِش واتان اَمہِ سۭتۍ تہٕ یہِ ہَسا چھِ واریاہ ڈِفرَنٛٹ یُس ہَسا سون ٹرٛڈِشنَل میتھٲڈ اوس أسۍ ٲسۍ ریٖڈۍ چَلاوان أسۍ ٲسۍ دانٛد وایان گوٚو تمہِ سۭتۍ ٲسۍ تمہِ نِش سُہ حظ گوٚو یہِ واریاہ دوٗر یہِ ہَسا چھِ یُس ہَسا أزیُٚک یہِ مطلب یِم ٹرٛیکٹرٕز چھِ برٛینڈٕڈ ٹرٛیکٹرٕز چھِ یِمَن سۭتۍ حظ چھِ اَسہِ گژھان کٲم یُس ہَسا سون یہِ ٹرٛیڈِشنَل میتھٲڈ اوس یہِ ہَسا گوٚو ختم بیٚیہِ ہَسا چھِ یہِ ڈِفرَنٛٹ ہُہ ہَسا اوس ہُتھ منٛز ٲسۍ گژھان دانٛد ٲسۍ پٮ۪وان اَنٕنۍ وغیرہ اوس پٮ۪وان یَتھ منٛز چھِ ٹرٛیکٹَر اوٚن ووے زٔمیٖن مۄکلیٛو گوٚو اَمہِ سۭتۍ حظ چھِ گوٚو سار واریاہ زیادٕ اِمفپیکٹ سٲنِس یَتھ ٹرٛیڈِشنَس پٮ۪ٹھ سون یہِ ٹرٛیڈِشَن گوٚو ختم امہِ سۭتۍ بیٚیہِ گوٚو ختم گوٚو کہِ فیسَلٹیٖز آے دیٹ اِز وَے یہِ گوٚو ختم

امہِ سۭتۍ ہَسا گٔیے اَسہِ کٲم اَسہِ ہَسا وٲژ آسٲیِش سٲنۍ یُس ہَسا یہِ ایگرِکَلچَر سِسٹَم اوس یہِ ہَسا گوٚو واریاہ آسان مطلب واریاہ بہتر گوٚو یہِ کَم ٹایمَس منٛز چھِ أسۍ زیادٕ کٲم ہٮ۪کان کٔرِتھ بیٚیہِ چھِ فصٕل تہِ نیران ایز کَمپیرٕڈ ٹو ٹرٛیڈِشنَل میتھٲڈ یُس یوٗز ٲسۍ کَران تَمہِ سۭتۍ اوس کَم نیران وٕنکٮ۪نَس چھِ آمٕتۍ مطلب برٛینڈٕڈ کینٛہہ ٹرٛیکٹَرٕز یِم ہَسا کَم سون زٔمیٖن چھُ وایان باقٕے لوڈ وغیرہ سب کُچھ جو یہ کَرتے ہیں امہِ سۭتۍ چھِ گژھان کٲم اَمہِ سۭتۍ گٔیے واریاہ آسٲیِش اَسہِ واریاہ بہتریٖن یہِ ہَسا چھِ واریاہ ڈِفرَنٛٹ سانہِ ٹرٛیڈِشنَل میتھٲڈ نِش